مےٚ حظ کوٚر راتھ آرڈَر ٹرٛوزَر زٕ بوٗٹ اَکھ بیٚیہِ کوٚرُم اوترٕ موبایل اَکھ آرڈَر بیٚیہِ کوٚرُم گَرٕ خٲطرٕ پھین اَکھ مگر مےٚ حظ وٕچھ تِم پرٛوڈَکٹ واریاہ واریاہ واریاہ رٕتۍ بہٕ حظ چھُس دِوان پںٛنٮ۪ن یار بَرادٔری رِشتہٕ دارَن پںٛنٮ۪ن گَرِکٮ۪ن یہِ وَننٕچ کوٗشِش کَران زِ تِم اَنن یِم چیٖز یَتھ کَمپٔنی نِش واریاہ رٕتۍ بیٚیہِ واریاہ مطلب ڈِسکاوُنٛٹ مِلان تَتہِ